اِنڈیاہس اندر چھِ واریاہ بِزنس مین لَبنہٕ یِوان یتھ منٛز قٲبلہِ ذکر عزیٖز پریم جی چھُ مُکیش اَمبانی انیٖل اَمبانی دیٖرو بایہِ اَمبانی یِمَن سارنٕے ہُنٛد رول چھُ اِنڈیاہس برونٛٹھ پکناونَس منٛز واریاہ زیادٕ اگر أسۍ وٕچھو رَتَن ٹاٹا ییٚمہِ سٕنٛز زَن ٹاٹا کَمپٔنی چھِ یِم زن گاڑِ واڈۍ بناوان چھِ سُہ چھُ پنٕنۍ سٲرٕے زندگی کٔر تٔمۍ سرف ہندوستانس برونٛٹھ پکناونس منٛز پنٕنۍ سورُے یہِ دن دولت کٔر تٔمۍ اِستعمال تاکہِ سون یہِ مُلک گوٚژھ واریاہ ترقی کرُن أمۍ کٔرۍ یُس پنٕنہِ کَمپنی منٛز چھِ یہِ تِمن دِوان نوکری یِہُنٛد ڈیولپ چھُ آسان گوٚمُت ماینٛڈ واریاہ حدس تانۍ تِم چھِ نَوَ نَوِ ٹیکنالجی اِنویٹ کٔرِتھ تہٕ ہندوستانس برونٛٹھ پکناونس منٛز پنُن قلیٖدی رول ادا کران اگر أسۍ وٕچھو پٔتمیو ؤریو پؠٹھ ہندوستانن کٔر واریاہ زیادٕ ترقی اگر أسۍ وٕچھو اۭں یُس گٹن ہُنٛد سفر اوس آسان سُہ چھُ آز وۄنۍ مِنٹن منٛز گژھان ہندوستان چھُنہٕ ٹؠکنالجی لِہازٕ باقین مُلکن توٗتاہ پتھ روٗدمُت کینٛہہ یوٗتاہ یہِ اگر وٕچھو دٔہ ؤری پنٛداہ ؤری برونٛٹھ وٕچھاو آز چھُ برابر اِنڈیا سون باقین مُلکن پھیکہِ سۭتۍ پھوٚک رلٲوِتھ پکان چھُ سُہ چھُ یِہنٛدی بِزنس مین بیٚیہِ اگرٕے أسۍ وٕچھو اَتھ منٛز چھُ واریاہ یِم اؠجوکینشٹہٕ ایجوکیشنشٹہٕ ٲسۍ سٲنۍ یتھ منٛز ڈاکٹر اے پی جے عبدالکلام آزاد اوس سَرِفرستہٕ تہٕ یِہُنٛد رول تہِ چھُ اتھ منٛز واریاہ زیادٕ بیٚیہِ اگر أسۍ وٕچھو باقٕے لیٖڈٲرٕس تہِ سون پرایم مِنسٹر نٔرِندر مودی راجناتھ سِنٛگھ تہٕ اَگر أسۍ وٕچھو یِہُنٛد رول تہِ چھُ واریاہ زیادٕ ہندوستانس برونٛٹھ پکناونس منٛز